السلام عليكم ورحمة الله وبركاته اسہِ ہسا چھِ یٲتۍ یِوان اکھ استان یُس زن بڈگٲمِس منٛز بڈگٲمِس انٛدر چھِ یِوان یُس زن ژارِ شریٖفس منٛز چھِ یِوان تتہِ ہسا چھُ سون اکھ تھدِ پایُک اکھ ؤلی ییٚمِس ناو چھُ شیخ نوٗر دیٖن رحمتُ اللّٰہِ علیٰ سُہ ہسا اوس تھدِ پایُک اکھ بُزرٕگ یُس زن کٔشیٖر ہٕنٛدۍ ہر أکِس جایہِ چھُ گوٚمُت سُہ ہسا اوس بوٚڈ بُزرٕگ تٔمۍ ہسا چھِ سانہِ دیٖنٕچ واریاہ خٔدمت کٔرمٕژ تہِ سُہ أسۍ چھِ تور واریاہ کم گژھان تِکیٛازِ سُہ چھِ سانہِ پٮ۪ٹھ واریاہ دوٗر أسۍ ہسا چھِ بہٕ کیٛاہ اوسُس پرٕکہِ تہِ تتی تہٕ بیٚیہِ چھُس گوٚومُت لۄکچارس منٛز گرِکٮ۪ن سۭتۍ تتہِ ہسا چھِ واریاہ مزٕ تہٕ سکوٗن یِوان سُہ بُزرٕگ چھُ تِم چھِ سٲنس دیٖنس سۭتۍ واریاہ خٔدمت کٔرمٕژ سُہ ہسا چھُ اوسمُت ہر کُنہِ کٔشیٖرِ منٛز تہِ جایہِ تٔمۍ ہسا چھ سون اسلام پھہلومُت